وعلیکُم اسلام

اَہَن حظ إں کٔرِو حکُم

اَہَن حظ إں

اچھا سٲرسٕے چھا أنٛدرٕ نیٚبرٕ چھا کَرُن کِنہٕ أنٛدرے یوت چھُ کَرُن

کَلٲڈ چھا کَرُن پٕلین چھا کَرُن ڈِزایِن نا ٹھیٖک چھُ اچھا تہٕ کلٲڈ ڈِزایِن نا اَہَن حظ اَہَن حظ آ کمپیٛوٗٹرٛایِزٕڈ چھِ اَز یِوان واریاہ ڈِزایِن بِلکُل بِلکُل کَلٲڈ چھِ ڈِفرنٛٹ گژھان اَز ٹھیٖک بوٗزوٕ بٕلیک چھُ کیٛاہ چھِ اتھ ونان پِنٛک چھُ یِتھٕے پٲٹھۍ یُس تۅہہِ خۄش گژھِ پانس کاسٹ پیٚنو زیادٕ پہم تہٕ سُے چھُ بٔڈ پرٛابلِم کیٚنٛہہ چھُنہٕ پرواے بہٕ یمہٕ

ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک حظ چھُ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرواے